اَسلام علیکُم سٲنِس علاقَس منٛز چھِ واریاہ پُلٹِکَل پارٹیٖز پی ڈی پی چھِ کانگرٮ۪س چھِ بی جے پی چھِ اٮ۪ن سی چھِ یَتھ منٛز یِم لیٖڈر چھِ یِوان محبوٗبہ مُفتی عمر عبداللہ خٔلیٖل محمد چھُ شَوکَت گَنایی چھُ محمد یوٗسُف تٲرِگٲم چھُ یِمَن لیٖڈرَن ہُند غرض چھُ لُکَن فٲیدٕ واتناوُن تہٕ لُکَن نِش ووٹ حٲصِل کَرُن یِم لیٖڈَر چھِ لُکن ہٕنٛدۍ خٲطرٕ آرام میسّر کران یِم چھِ واریاہ فٮ۪سَلٹیٖز ہَر کٲنٛسہِ خٲطرٕ فَرہَم کران یِم چھِ سَڑکہٕ تٲمیٖر کران تِکیٛازِ لُکَن گژھِ نہٕ کانٛہہ دِقَت یِنۍ سَفر کَرنَس منٛز یِم چھِ ڈرٛٮ۪نیج سِسٹَم بَناوان یِم چھِ سَبسٕڈیٖز دِوان یِم چھِ ہاسپِٹل بَناوان یِم چھِ واریاہ چیٖز اِنسانَس فَرہَم کران تِکیٛازِ أکِس لیٖڈرَس بَغٲر چھُنہٕ لُکھ ہٮ۪کان کانٛہہ تہِ فٲصلہٕ کٔرِتھ کیٚنٛہہ کانٛہہ تہِ پرٛاپَٹی ہٮ۪کان بَنٲیِتھ کیٚنٛہہ لہزا یِم لیٖڈَر چھِ سانہِ خٲطرٕ پرٛٮ۪تھ کُنہِ حالَس منٛز فٲیدٕ یَژھان دیُن تہٕ أکِس غریَٖس چھِ مدتھ گژھان أکِس سٕٹوٗڈٮ۪نٛٹَس چھِ مدتھ گژھان یِم چھِ واریاہ اَصٕل پَنُن فَرٕض نِبھاوان